بہٕ ہسا چھَس کھؠن چیٖز واریاہ تہِ کینٛہہ پَسنٛد کَران خاص کر بِریانی پیٖزا پیٖزا تہِ چھَس بہٕ کھؠوان أسۍ چھِ عام طور بناوان مطلب بِریانی گرِ تہِ بیٚیہِ چھِ مےٚ پھیٖر پَسنٛد پھیٖر چھِ أسۍ گَرِ تہِ ہؠکان اَصٕل پٲٹھۍ بنٲیِتھ مگر جادٕ چھِ وۄنۍ ہوٹلَن پؠٹھٕے ریسٹورنٹن پؠٹھ أسۍ گژھان تہٕ تَتہِ چھِ أسۍ پیٖزا کَرَان آرڈَر تہٕ کھؠون پیٖزا چھُ واریاہ مَزٕ بہٕ چھَس پیٖزا کَرَان واریاہ تہِ کینٛہہ پَسنٛد بیٚیہِ چھَس بہٕ گازرِ حلوٕ کران پَسنٛد گازرِ حٔلوٕ چھِ أسۍ گرِ تہِ ہؠکان آرام سان بنٲیِتھ ہؠکان چھِ کھؠتھ تہِ زیادٕ تَر چھِ مطلب وۄنۍ ہوٹل ریسٹورنٹَن پؠٹھ چھِ بِریانی زیادٕ واریاہ اَصٕل ہؠکان گرِ چھُنہٕ أسۍ توٗتاہ مسالہٕ ہؠکَان ییٚتہِ ترٲیِتھ کِہیٖنۍ یوٗتاہ أسۍ مطلب ہوٹلَن پؠٹھ چھِ آسان واریاہ تہِ اَصٕل بنٲیِتھ تِکیازِ أسۍ چھُ ہوٹلن پؠٹھٕے پسنٛد کران زیادٕ کھیٚون گرِ تہِ چھِ ہؠکان أسۍ آرام سان بَنٲیِتھ مطلب گرِ چھُنہٕ توٗتاہ ٹیسٹ لگان مطلب ٹیسٹ یِوان تَتھ کینٛہہ یوٗتاہ نؠبرٕ چھُ اَسہِ کھؠنَس منٛزٕ لگان خاص کر مطلب پیٖزا چھِنہٕ أسۍ گرِ ہؠکان بنٲوِتھ کینٛہہ یہِ چھُ ریسٹورنٹن منٛزٕے مِلان اس لیے چھِ أسۍ ریسٹورنٹن منٛزٕے یہِ پسنٛد کران کھیوٚن بیٚیہِ چھِ مےٚ واریاہ چیٖز پسنٛد مطلب بہٕ چھَس واریاہ تہِ کھؠن چیٖز چھَس بہٕ واریاہ زیادٕ کھؠوان تِکیازِ مطلب واریاہ اَصٕل چیٖز چھِ مطلب مِلاان بازرٕ تہِ گَرِ تہِ چھِ ہؠکَن آرام سان بَنٲیِتھ مطلب جادٕ چھُ مےٚ یِہوے فیورِٹ گازرِ حٔلوٕ چھُ مےٚ فیورِٹ بریانی وِریانی یہِ چھِ أسۍ آرام سان ہؠکان گرِ تہِ بنٲیِتھ نؠبرٕ تہِ زیادٕ چھِ ریسٹورنٹن منٛزٕے أسۍ پسنٛد ہؠکان مطلب کٔرِتھ تِکیازِ ریسٹورنٹن منٛز چھُ واریاہ یِمن مسالہٕ مِکس مِکس آسان واریاہ مِکسِنٛگ تِکیازِ واریاہ اَصٕل چھُ تَتہِ بِریانی بنان تِکیازِ أسۍ چھِ وۄنۍ نؠبرٕے زیادٕ تر کھؠوان